بِلکُل سکوٗلَس منٛز ٲسۍ ہیٚچھناوان اَسہِ یِم کرٛافٹ ٲسۍ ہیٚچھناوان گۄڈٕ ٲسۍ تِم یِوان گۄڈٕ ٲسۍ سکوٗل وٲلۍ اَنناوان سُہ ٹیٖچَر اوس یِوان سُہ اوس ہیٚچھناوان یِم چیٖز ٹھیٖک چھِ حظ ژےٚ توٚریہِ فِکرِ یِم مطلب یِم تِم بوٹ بَناوٕنۍ یُس آبَس منٛز اوس پَکان پَتہٕ کاغذوٗ بوٹ بَناوٕنۍ یا کاغذوٗ جہاز بَناوٕنۍ ٲسۍ لَگاوان ہَوۂس منٛز سُہ اوس دوٗر تام گَژھان ٹھیٖک چھُنَہ بیٚیہِ ٲسۍ ہُہ کاغذوٗ بَناوان أسۍ کیٛاہ ٲسۍ تَتھ وَنان أسۍ سُہ نِلہٕ مۄنٛڈٕج ٲسۍ کاغذوٗ بَناوان وۄٹھ ٲس کھٮ۪وان یہِ تہِ چھِ اَکھ ٹیلٮ۪نٛٹ آسان یہِ تہِ مطلب بَچَس اَگر یہِ یی کَرنہٕ حوصلہ اَفضایی اَتھ منٛز أسۍ اَمیُک مطلب اوس سکوٗل وٲلۍ ٲسۍ حوصلہ اَفضایی کَران نَہ تُہۍ کٔرِو کیٚنٛہہ ہیٚچھِو کیٚنٛہہ بیٚیہِ ٲسۍ سُہ چھِ مےٚ یاد سُہ اَکھ مطلب سُہ اوس سُہ کُلاتھ اَکھ آسان میڈم ٲسۍ ہاوان اَتھ کَتٮ۪ن کَتٮ۪ن چھِ کاٹہٕ ترٛاوٕنہِ تہٕ سُہ اوس پَتہٕ پوش بَنان سُہ آرٹ اوس اَکھ اے سُہ چھُ بَچپَن بَچپَن گوٚو بَچپَنٕے یاد چھِ مےٚ پٮ۪وان یاد اوس سُہ جادو گَر بَیہِ یِوان سکوٗل اوس ہیٚچھناوان یِمَے چیٖز بَناوٕنۍ پیپَر بوٹ بَناوٕنۍ جَہازٕ نِلہٕ مۄنٛڈٕج بَناوٕنۍ بیٚیہِ کِتھ کٔنۍ اوس سُہ کاغدَس بَناوان کیٛاہ چھِ اَتھ دَپان یہِ پوش گۄلاب کِتھ کٔنۍ اوس سُہ بَناوان کاغدَس کِتھ کٔنۍ اوس ہاوان کَٹ کٔرِو پَتہٕ اوس سُہ کاپی تہِ کٕنان دَپان اوسُکھ وُہَن رۄپیَن ٲس سُہ آسان پَتہٕ ٲسۍ ہاوان تَتھ منٛز کِتھ کٔنۍ بَنٲیِو تہٕ کِتھ کٔنۍ بَنیوٚو ٲسۍ نَہ آ باقی وَسلام